کٲشِر زَبان یۄس چھے سۄ چھےٚ واریاہ اَصٕل زَبان تِکیازِ واریاہَن لُکَن چھِ یہِ مس غَلط سونٛچ کہِ یۄس سۄ کٲشِر زَبان چھےٚ یہِ چھے نہٕ اَصٕل زَبان کِہیٖنۍ کیازِ کہِ واریاہ لُکھ چھِ پے وَنان یُس کٲشِر زَبان چھےٚ یہِ چھےٚ ہکارتچ زبان یِوان وٕچھنہٕ مَگر کٲشِر زَبان چھے واریاہ اَصٕل یۄس میٛانہِ اَنداز کِنۍ چھےٚ کٲشِر زَبان واریاہ اَصٕل تِکیازِ چھے سٲنۍ مادری زبان چھےٚ واریاہ اَصٕل اَسہِ پَزِ پنٛنٮ۪ن شُرین تہِ کٲشِر زَبان ہیٚچھناوٕنۍ بیٚیہِ پَزَن اَسہِ سکوٗلَس منٛز تہ کَشمیٖری کِتاب پَرناونہِ کٲشِر کِتاب پَرناونہِ تکیازِ اَسہِ گژھِ پنٛنہ زَبانہ متعلق واریاہ ایٚویرنیٚس أسۍ گژھو واریاہ پَننہِ زَبٲنہ متعلق خبردار تِکیازِ گَرَ کیٚنٛہہ اَن پَڑ لُکھ چھِنہٕ ہیٚکان اردو سَمجِتھ اِنٛگلِش سَمجِتھ أسۍ ہیٚکو تِمَن اَصٕل پٲٹھۍ کانٛہہ تہِ کَتھ کٲشِر پٲٹھۍ سَمجٲیِتھ کٲشِر زَبان چھِ واریاہ اَصل زَبان